یُس یہِ تَقریٖب چھُ مُنعقد کَرٕنۍ اَسہِ صُبحَس تہٕ سُہ چھُ مے سورُے تمیُک اِنتظام وٕچھُن تہٕ یِم اَتھ تقریٖب منٛز مےٚ پاٹسپی۪نٛٹ أنۍمٕتۍ چھِ تُہۍ چھُو تِمو منٛز اَکھ تہٕ تُہۍ ؤنۍتو مےٚ یُس تُہُنٛد یہِ یُس تُہۍ اَتھ منٛز پاٹسِپیٹ کٔرِو اَتھ تقریٖب منٛز مےٚ چھُنہٕ کُنہِ قٕسمٕچ کانٛہہ خلل ضوٚرتھ کِہیٖنۍ تہٕ وَنُن اوسُم یہِ زِ تُہۍ کِتھ کٔنۍ کٔرِو پَنُن یہِ پروگرام کِتھ کٔنۍ پکنٲیِو تُہۍ تَمہِ سۭتۍ کوٗتاہ فٲیدٕ واتہِ اَتھ تقریٖب منٛز آسہِ مےٚ حظ چھُ تھومُت اَکھ مےٚ چھُ تھومُت پرٛوگرام حظ پَنُن مےٚ چھُ تھوٚومُت اَکھ ڈانٕس پرٛوگرام أسۍ کَرو ڈانٕس میون گرُپ تہٕ بہٕ چھُس اَکھ پاٹِسِپی۪نٛٹ مےٚ چھِ پانَس سۭتۍ تہِ زٕ ژورَتھ پاٹسپینٛٹ تہٕ أسۍ کَرو ڈانٕس حظ تہٕ مےٚ چھُ پنٛنہِ جایہِ اُمید حظ سُہ ڈانس روز واریاہ بہتریٖن تہٕ تمہِ سۭتۍ واتہِ تۄہہِ تہِ واریاہ فٲیدٕ کیٛازِ ییٚلہِ آڈِیَنٕس تَتھ وُچھِ اَصٕل پٲٹھۍ تہٕ تِم گژھن تمہِ سۭتۍ تُلُن مَزٕ تہٕ أمۍ سۭتۍ مِلہِ تۄہہِ تہِ واریاہ فٲیدٕ